اَسلام علیکُم وۅنۍ اَہَن حظ اَہَن حظ آ أسی حظ چھِ وُنکٮ۪ن حظ چھُنہٕ پاسِبُل کِہیٖنٛۍ کیٛازِ کہِ یَتھ چھُ وُنکٮ۪ن خَطرناکھ آیَس منٛز یِم سیکنٛڈ چھُ یِمن گاڑٮ۪ن لوڈ کٔرِتھ مَگر یِم چھِ بُک کٔرِتھ یِم چھِ یِم مطلب خلقو نِمژٕ فِلحال بَنہِ نہٕ کِہیٖنٛۍ اَتھ چھُو تۄہہِ صبُر کَرُن اَتھ فِلحال بَنہِ

مَسلہٕ چھُ یہِ کہِ موٚزوٗر چھِنہٕ کِہیٖنٛۍ تِم چھِ ژھانٛڈان زیادٕ ریٹ یَپٲرۍ چھِ پَتہٕ سٮ۪کہِ تہِ بَڈان ریٹ سُہ چھُ پَتہٕ درٛۅگ گَژھان خَلقن تِم چھِنہٕ تَتھ سٮ۪کھٕے نِوان نہَ چھِ موٚزوٗرٕے اَسہِ کھالنہٕ خٲطرٕ وۅنۍ کیٛاہ کَرو کیٚنٛہہ نہَ حظ چھُنہٕ دَہ پَنٛداہ دۄہ گٔژھِتھ اَز چھِ گَژھان پَنٛژاہ ساس گٲڑۍ تی ووٚنمو نا حظ مےٚ تۄہہِ گۄڈٕنٮ۪تھٕے دوٚپمو موٚزوٗرۍ چھِناہ یَپٲرۍ ریٹ ہٮ۪وان زیادٕ تِم چھِ دَپان تُہۍ چھِوٕ اَسہِ موٚزوٗرۍ دِوان کَم تَمہِ کہِ حِسابہٕ چھُ پٮ۪وان اَسہِ یَپٲرۍ سٮ۪کی بَڈاوٕنۍ پَتہٕ ریٹ یِتھٕ کٔنۍ تِمن دِ یہِ برابری اَسہِ تہِ یہِ بَرابری تہٕ تۄہہِ تہِ یِیہِ برابری ظُلُم گَژھِنہٕ کٲنٛسی گَژھُن کیٚنٛہہ نہَ حظ چھُنہٕ وۅنۍ ییٚلہِ تُہۍ کیٚنٚہہ نہَ حظ چھُنہٕ ییٚلہِ تُہۍ ونان چھِ تُہۍ چھِ تۅہہِ چھُو اَسی نِش نِوان تہٕ کَرو حظ کیٚنٛہہ کَم فِلحال کٔرِو تُہۍ یَتھ رٮ۪تَس کٔرِو تُہۍ صبر نٔوِس رٮ۪تَس کُن وُچھو توتام ما یِنۍ موٚزوٗرۍ یِمن تی چھسَو نا وَنان مَسلہٕ چھُ موٚزوٗرۍ ما چھِ کِہیٖنٛی موٚزوٗر اَگر آسہٕ ہان تیٚلہِ اوس نہٕ کٕہیٖنٛۍ مَسلہٕ بہٕ کرناوٕہا لوڈ گٲڑۍ تہٕ واتناوہو تۄہہِ خٲر یِم یِم موٚزوٗر چھِ تِم چھِ اَز پھٔٹۍمٕتۍ دَپان اَسہِ دِیِو زیادٕ یہِ زَن چھِ ٲٹھ شَتھ موٚزوٗر تِم چھِ اَز مَنگان کاہ شَتھ دَپان اَز چھُ کھوٚتمُت سٲرۍسٕے تہٕ سانہِ یَتھ تہِ کھٲلِو پَتہٕ چھُنہٕ أسۍ یِتھٕ کٔنۍ چھِنہٕ ہٮ۪کان أسۍ موٚزوٗر تہِ کٔرۍتھٕے کِہیٖنٛۍ یِم سٮ۪کھ وٮ۪کھ بَران وۅنۍ ما برو أسۍ پانَے تَتھ پَہاڑس پٮ۪ٹھ اَدٕ تَتھ کھسِو یہِ کِراے تہِ زیادٕ ڈریو ڈریورَس کھسہِ تَتھ کِرایہِ تہِ زیادٕ کیٚنٛہہ چھُنہٕ وۅنۍ ییٚلہِ تُہۍ وَنان چھِو تُہۍ چھِو اَسی نِش نِوان سٮ۪کھ وٮ۪کھ تہٕ کَرو کیٚنٛہہ کَم نہَ أسۍ کَرو تۄہہِ یورَے فون تہٕ مطلب نٔوِس رٮ۪تَس کُن وٲتوٕ تۄہہِ چلو چلو بِہِو رۄبَس حَوال